ہیلو اَسلاے کُم آ یہِ چھِ حظ کَشمیٖر ٹوٗرٕز اینڈ ٹریوٕل اٮ۪جینسی آ بہٕ چھُس یوٗزر مےٚ کرے تہٕنٛدۍ اٮ۪جینسی پٮ۪ٹھ ٲدۍ کیب حظ بُک پہلگام گژھنہٕ خٲطرٕ اَہن حظ دہ بَجے ہیوٗ کَرے مےٚ بُک حظ کیب اۭں ڈلگیٹ اوس پِک اَپ مےٚ ڈراپ اوس پہلگام آ بہٕ چھُس اٮ۪کچُولی اَڈِ گٲنٹہِ پٮ۪ٹھ پیاران ییٚتٮ۪ن ڈل گیٹ نِش جان بیکری نِش ڈریورٕے چھُنہٕ کُنہِ مےٚ گوٚو اوٚڈ گَنٹہٕ پیاران ییٚتٮ۪تھ نہ ٹریفِک جیم چھُنہٕ کُنہِ سایڈَسٕے ٹریفکَس منٛز پھسنُک چھُنہٕ آپشنٕے کانہہ اوٚڈ گٲنٹہٕ کال چھُس بہٕ کران تٔمِس سُہ تہِ چھنہٕ رٔسیٖو کرٲنی اَہن حظ کوٗتاہ ٹایم لگہِ تَس باہ بَجے اوس ایرایوِنگ ٹایم ساڈٕ باہ تہِ بَجے چھُنہٕ کُنے نہ یہِ مہ چھ پرفیشنلِزٕم مہ چھِ یہِ مہ چھ کاربار کَرنُک اصوٗل نہ نہ کاربار کرنُک اصوٗلٕے چھنہٕ کیٚنٛہہ وۄنۍ کٔرِو مہربٲنی مےٚ چھُنہٕ گژھنُے وۄنۍ کیُتھ یہِ کٔرِو کینسلٕے کیب نہ نہ نہ وۄنۍ کَتہِ پیرٕ بہٕ بیٚیہِ دہ مِنٹ نہ نہ یہِ کٔرِو تُہۍ کٲم یہِ کٔرِو تُہۍ کینسَل یہِ کیب آز نہ حظ یہِ کیاہ مطلب گوٚو سُہ چھُنہٕ فون تہِ نہٕ تُلٲنی نہ چھُ نہٕ یِوٲنی تہٕ یہِ کٔرِو کینسل مےٚ چھُ بدل کٲم پیٚیہِ مےٚ تہٕ یہِ کٔرۍ تو حضرت کینسل ؤلِو بیٚیہِ کُنہِ ساتہٕ گژھو وٕنکیٚنس نہٕ کیٚنہہ وٕنکیٚنس کٔرِو تُہۍ یہِ کینسَلٕے بیٚیہِ کُنہِ ساتہٕ گژھو نہ تۄہہِ تۄہہِ سۭتۍ ہے تُہندے پٮ۪ٹھ ہے کَرو بُک نیسکٕس ٹایم تہٕ وٕنکیٚنس چھِنہٕ مَگر گژھُن کِہینۍ حظ

آرڈر ڈِٹیلٕز حظ آ بہٕ دِمہٕ تۄہہِ آرڈر ڈِٹیلٕز ناو اوسُس یوٗزر فون نَمبر اوس اکھ زٕ ترٛےٚ ژور پانٛژھ شےٚ سَتھ ٲٹھ نو صِفر تہٕ پِک اپ پوینٹ اوس ڈل گیٹ نِیر جان بیکری فُٹ بریج ڈراپ پویِنٹ اوس پہلگام آروٗ ویلی اَہن حظ تہٕ ٹایم اوس ایرایول اوس باہ بَجے ڈریور نیم اوس محمد یوسف اَہن حظ آ یِمٕے ڈِٹیلٕز چھِ تُہۍ کٔرِو تصدیٖق تہٕ تہٕ چلو تُہۍ کٔرۍ زیو وۄنۍ یہِ کینسل یہِ کیب تہٕ بہٕ گژھٕ وۄنۍ آز چھُنہٕ وۄنۍ مےٚ گژھُن حظ کِہینۍ تہٕ